سَلامُن علیکُم حَضرَت مےٚ ٲس بَڈگامہِ پیٹھ اوس مےٚ کٔرمٕژ تُہنٛدِ ایٚپلِکیشنہِ پیٹھٕ ٲس مےٚ کٔرمٕژ کار بُک سُہ اوس اوٚڈ گٲنٛٹہٕ ہاوان تہٕ اکھ گٲنٛٹہٕ ووت مےٚ وٕنیُکھ تانۍ پیاران مَگَر کیب آیہِ نہٕ کینٛہہ وۄنۍ چھُس بہٕ یَژھان کہِ بہٕ ژھٕنہٕ یہِ کیبٕے بہٕ ژھٕنہٕ یہِ کینٛسل کٔرِتھ یہِ کٔرِو تُہۍ مہربٲنی کٔرِتھ کینٛسل تاکہِ بہٕ کَرٕ نوٚو کار بُک مےٚ چھُنہٕ سَمجی تَران یہِ پرٛٮ۪تھ وِزِ چھُ یِہے پرابلِم گَژھان امہِ برونٛہہ تہِ کَرے مےٚ اَکہِ لَٹہِ تُہٕنٛدِ ایپ پیٹھ کار بُک مَگَر ٹایمَس پیٹھ آیہِ نہٕ کار کہیٖنۍ کُنہِ ساتہٕ چھِ اِنسانَس مَجبوٗری آسان مےٚ چھُنہٕ سَمجی تَران تُہِنٛدٕ ایٚپلِکیشَنَس تۄہہِ کیاہ مَسلہٕ چھُو اَتھ مہربٲنی کٔرِتھ اَتھ خلاف نیِو تُہۍ سیٖریَس ایٚکشَن تاکہِ یِم کَسٹَمرس چھِ تِمَن پیٚیہِ نہٕ سٹرگٕل کَرُن کینٛہہ تِمَن پیٚیہِ نہٕ مُشکِلاتُک یہِ وٕچھُن کینٛہہ بہٕ چھُس تۄہہِ مہربٲنی کَران وٕنکیٚس چھِ مےٚ مِجبوٗری یہِ کال کٔرتَو یہِ کٔرتو کینسل تاکہِ بہٕ کَرٕ نوٚو کار بُک مہربٲنی کٔرتَو مےٚ پیٹھ وٕنکیٚس یہِ کٔرتو کینٛسلٕے مےٚ چھُنہٕ ییٖژاہ پَریشٲنی میٚنٛگدَگ وٕچھِنۍ کینٛہہ آ بیٚیہِ یِمَن بہٕ ترٛاوو اتھ نیٚگیٹِو فیٖڈبیک یۄس مےٚ یہِ کار ٲسۍ بہٕ ترٛاوٕ اتھ نیٚگیٹِو فیٖڈبیک اتھ خلاف نیٖتو ایٚکشَن گۄڈنٮ۪تھ اوس یہِ ہاوان اوٚڈ گٲنٛٹہٕ پَتہٕ وُہ مِنَٹ دہ مِنَٹ پانٛژھ مِنَٹ مہربٲنی کٔرِتھ اتھ خلاف نیٖتو ایٚکشَن